یُس ہسا أسۍ بڈگام ڈسٹرک چھُ یُس ہسا بڈگام ڈسٹرک چھُ یہِ بڈگام ڈسٹرک ہسا اوس واریاہ زیادٕ پور یہِ اوس غریٖب یہِ اوس مطلب اَتھ اوس نہٕ پرژَھان تہِ کانٛہہ وۄنۍ یِم ییٚتِکۍ نوجوان چھِ یِم ہسا ہیوٚچھ روزگار کارٕبار ییٚتِکۍ نوجوان ہسا ٲسۍ بےٚ روزگار تِمو نوجوانو کٔر کٲم زِ اَڈیو بَنٲے مال اَڈیو ترٲے دُکان اَڈیو کٔر باقٕے یِم الیکٹرک شاپ ترٲیِکھ مطلب واریاہ واریاہ زیادٕ فیسلٹی ییٚتِکۍ مطلب یِم ٹھیکدر چھِ تِمو ہسا شیہرنٲے ییٚتِکۍ روڈ ییٚتِکۍ کینٛہہ تہِ اسہِ اوس نہٕ پاورٕے آسان ساروی کھۄتہٕ مین چیٖز یَتھ بڈگٲمِس منٛز ییٚتہِ اوس نہٕ آب آسان ساروی کھۄتہٕ ضروٗری یَتھ بڈگٲمِس منٛز اوس نہٕ آسان آب وۄنۍ چھُ شُکُر زِ ییٚتِکۍ لُکھ کران ییٚتِکیو نوجوانو گوٚنٛڈ کمبر یِم ہسا کٔر حوصلہٕ اَفضٲیی اکھ أکِس یِمو کٔر حوصلہٕ اَفضٲیی اکھ أکِس زِ ییٚتہِ اَنٕنووُکھ آب تہِ بِجلی لایِن یَتھ أسۍ پاور چھِ وَنان بِجلی کٲشِر پٲٹھۍ سُہ گاش تہِ چھُ وۄنۍ ییٚتہِ بتٮ۪ن آسان ییٚتہِ ٲسۍ أسۍ کام لٮ۪کھان ییٚتہِ اوس پیوان شمع رَٹُن ییٚتہِ اوس نہٕ آسان پاورٕے ییٚتہِ اوس دَپان اِنسان تریش چَمہٕ ہا سُہ اوس نہٕ ییٚتہِ آب آسان ییٚتہِ اوس آسان کۄلَن ہُنٛد آب چوٚن یَتھ بڈگٲمِس منز آیہِ واریاہ زیادٕ نہ واریاہ نہ واریاہ زیادٕ چینجِز آیہِ یَتھ بڈگٲمِس منٛز